یُس سون بارامُلا ڈِسٹٕرک چھِ اَتھ منٛز چھِ یِوان وارِیاہ بٔڈۍ دۅہ مَناونہٕ یُس ساروٕے کھۄتہٕ بوٚڈ دۅہ چھُ یُس دوٗم دام سٍتۍ چھِ یِوان مَناونہٕ سُہ گوٚو عیٖد اَلفِتٔر اَتھ منٛز چھِ أسۍ فِتٔر کَڈان پَتہٕ چھِ دِوان غریٖبن بیٛاکھ چھِ عید اَلاظھا اَتھ منٛز چھِ أسۍ ماران جاناوَر کَٹھ مارو مٔنگٕر مارو یا گاو ماروون پَتہٕ چھِ سُہ بٲگراوان ہَمسایَن گۄڈٕ چھِ دِوان پَنٕنٮ۪ن رِشتہٕ دارَن پَتہٕ چھِ دِوان ہَمسایَن سارِوٕے کھۄتہٕ بٔڈ یُس آسہِ بیٛاکھ مَطلَب بوٚڈ دۄہ چھُ مَناوان سُہ گوٚ نَوروز تَتھ منٛز چھِ أسۍ گَژھان اَکھ أکۍ سُنٛد مُبارَک باد دِنہِ نٔے پَلو چھِ لاگان ڈوٗنۍ چھِ تھاوان چَنٛدَس لۅکٕٹٮ۪ن شُرٮ۪ن پٮ۪ٹھٕ چھِ ٹیپ سِلٲے کَران تِمَن چَنٛدَن پۅنٛسہِ چھِکھ دِوان یا عید اَلفِترٔک دۅہ تہِ چھِ تِتھٕے پٲٹھۍ سیَم کَران یِتھٕ کٔنۍ اَمہِ دۅہ چھِ کَران تَمہِ دۅہ چھِ اَلبَتہٕ کَڈَان اَگَر گَرَس منٛز پانٛژ نَفَر آسان پانٛژَن نَفرَن یوٗتاہ مَذہَب حِسابہٕ فِتٔر آسہِ نیران تیٛوٗتاہ چھِ کَڈَان پَتہٕ چھِ دِوان کٲنٛسہِ مَطلَب غریٖبَس رِشتہِ دار چھِ یِوان اَکھ أکۍ سُنٛد گَژھان مُبارَک باد دِنہٕ بیٚیہِ چھِ گٮ۪وان مَطلَب مِثال عید چھِ آسان پَتہٕ چھِ وَنان عید آیہِ رَسہٕ رَسہٕ اَمی آیہِ چھِ مَطلَب گٮ۪وان یِمہٕ بٲتھ وٲتھ یا نَوروز چھِ آسان پَتہٕ چھِ وَنان آوے رَسہٕ رَسہٕ نَوروز عالم اَمی اَمی آیہِ چھِ وَنان یِم مَطلَب پَنُن پَنُن طریٖقہٕ آسان مَناونُک بٔڈۍ دۅہ ییٚتہِ چھِ تِتھٕے پٲٹھۍ وَنوان گۅڈٕ مَطلَب اَگَر نَو روزَس آسہٕ ہان پَنٛدَاہ دۅہ پَنٛدَاہ دۅہ برٛونٛہہ رٮ۪تھ برٛونٛہہ چھِ آسان مَطلَب درٛامٕتۍ یِم وَننہِ گٮ۪ونہِ تہٕ پَتہٕ اِتھٕ کٔنہِ مَطلَب پَتہٕ ییٚلہِ نَو روز چھُ واتان پَتہٕ چھِ تَمہِ دۅہ دۅہَس سُہ چھُ آسان ڈایَن دۅہن پتہٕ چھِ ڈایَن دۅہَن وَنان وارِیاہ سِنۍ چھِ بَنان تَتھ پٮ۪ٹھ رِستہٕ گۄشتابہٕ کَبابہٕ یِم تہِ وازٕوانَس منٛز آسان چھِ تَمہِ کھۅتہٕ چھِ اَکھ زٕ سِنۍ کَمٕے بَنان مَگَر بَنان چھِ داوَتھ چھِ کَران کورٮ۪ن یِمَن خانٛدَر چھِ آسان کوٚرمُت پَتہٕ چھِ آسان تِم لوٗکہٕ ہُنٛد گرٕ گٲمٕژٔ مطلب پَنٕنِس وٲرۍوِس منٛز پَتہٕ چھِ مٲلِنۍ کَران تِمَن داوَتھ تہٕ اَنان چھِکھ بٔڈِ دۅہ بُلاوِتھ